بیٹا بیٚیِس کوٗتاہ ہٮ۪لٕتھ کِیر سِسٹَم سرینگٕرس منٛز یُس ہٮ۪لٕتھ کِیر سِسٹَم چھُ تَمہِ باپَتھ چھُ تۄہہِ بہتریٖن سَوال چُنمُت اَمہِ خٲطرٕ سرینگٕرس منٛز چھُ بہتریٖن سے بہتریٖن فٮ۪سَلٹیٖز یِوان دِنہٕ أکِس مٔریٖضس مٔریٖضس یعنے کہِ یُس أڈجَن ہُنٛد ڈاکٹَر چھُ یا ایس ایم ایچ ایس ہاسپِٹَل چھُ تَتہِ چھُ ہَر کُنہِ چیٖزٕ کیجویلٹی ویجویلٹی وَغیرہ سورُے چیٖز چھِ تَتہِ یِوان لَبنہٕ یعنے کہِ تَتہِ چھِ واریاہ زیادٕ بہتریٖن فٮ۪سَلٹیٖز اٮ۪مَرجَنسی سٔروِس تہِ چھِ تَتہِ واریاہ اَصٕل اور سرینگٕر یُس سرینگٕر سِکِمٕز چھُ سورُ چھُ یا تہٕ ایس ایم ایچ ایس چھُ یُس زَن کَران نٔگرس سۭتی چھُ تہٕ ییٚتہِ چھِ بہتریٖن فیسَلٹیٖز لَبنہٕ یِوان